مےٚ یِم فیورِٹ کُلۍ چھِ تِم ہَسا چھِ ژوٗنٹھۍ کُلۍ چھِ یا بہٕ چھس گَرِ سبزی لاگان یِم ہَسا چھِ میٛٲنۍ فیورِٹ یا باقٕے پوشہِ کُلۍ چھِ لایک رٮ۪ڈ روز چھِ باقٕے باقٕے تہِ چھِ واریاہ فلاور پٕلانٛٹٕس یِم بہٕ لاگان چھُس یِم گاڑنِنٛگ خٲطرٕ چھِ واریاہ اَصٕل باقٕے یِم پٕلانٛٹٕس چھِ لایک ژونٛٹھۍ کُلۍ چھِ تِم چھُس بہٕ واریاہ خۄش کَران لاگُن تِکیازِ تِمو سۭتۍ ہَسا چھِ اَکھ فاینانشٔلی تہِ ہٮ۪لٕپ گژھان ہٮ۪لٕپ گَژھان تہٕ باقٕے یُس فرٛوٗٹ چھُ سُہ ہَسا چھِ صاف آسان یُس اَسہِ سُہ فیملی ہٮ۪کو دِتھ یہِ مطلب یَتھ نہٕ کانٛہہ ٹٮ۪نشَن چھِ یہِ کیاہ ہٮ۪کہِ کانٛہہ ہٮ۪لتھ پرٛابلِم کٔرِتھ باقٕے سبزی چھِ سبزی ہَسا چھُس بہٕ لاگان تہٕ یُس ہَسا فرٛٮ۪ش چھِ آسان تہٕ ییٚمکہِ سۭتۍ نہٕ ہٮ۪لٕتھ پرٛابلِم تہِ ہٮ۪کہِ کانٛہہ ہاے گٔژھِتھ تہٕ بیٚیہِ ہَسا چھِ سُہ ٹایم ٹُہ ٹایم مطلب اَکھ حاجَت کَڑان ییٚمکہِ سۭتۍ نہٕ اَسِہ سَفَر چھُ پٮ۪وان کَرُن کِہیٖنۍ تہِ